میون کوسچن چھِ کہِ چٲنۍ راے کیٛاہ چھِ کہِ ییٚمہِ سۭتۍ تۄہہِ ماحول صاف روزِو چٲنِس ایریاہَس منٛز ہٮ۪لٕتھ کِیَر روزِ صحت روزِ ٹھیٖک چھُ أنِس ایریاہَس منٛز تہٕ دوٚیِم چھِ کہِ وَٹ آر دَ تھِنٛگٕس دیٹ نیٖڈ ٹُو بی چینٛج مطلب ژےٚ کُم چیٖز چھِ یہِ باسان تمہِ خٲطرٕ چھُ ضروٗری ییٚمہِ سۭتۍ سون صحت ٹھیٖک روزِ گۄڈٕنِچ کَتھ یہِ کہِ کہِ اَسہِ پَزِ نہٕ پَنُن ماحول پُلیوٗٹ پولیوٗٹ کَرُن کیٚنٛہہ مطلب اَسہِ پَزِ نہٕ گِنٛدگی ترٛاوٕنۍ کیٚنٛہہ اَسہِ پَزِ اِنوارَمٮ۪نٛٹ صاف تھاوُن مطلب گنٛدٕ پَزِ نہٕ اَسہِ تراوٕنۍ کیٚنٛہہ وَتو مٔنٛزۍ پَزِ نہٕ تراوٕنۍ کیٚنٛہہ اَسہِ پَزِ اوٚن پوٚکھ پَنُن ماحول ہر جایہِ صاف تھاوُن تَمہِ سۭتۍ روزِ سون ماحول ٹھیٖک مطلب یِتھ پٲٹھۍ أسۍ تراوان چھِ پرٮ۪تھ جایہِ گاربیج وَتو مٔنٛزۍ چھِ تراوان تہٕ مطلب زالان تہِ چھِ زالُن تہِ پَزِ نہٕ اَسہِ یہِ کیٚنٛہہ اَسہِ پَزِ اَکھ مطلب کھۄڈ کھالُن یَتھ منٛز پَزِ اَسہِ سُہ ترٛاوُن تہٕ تمہِ سۭتۍ روزِ ٹھیٖک وَتو منٛزۍ چھِ تراوان تموے سۭتۍ چھِ اَسہِ یہِ سون یہِ اٮ۪نوارَمٮ۪نٛٹ پٔلوٗٹ گَژھان تہٕ تَمہِ سۭتۍ چھُ روزان سون مال گژھان اٮ۪نوارَمٮ۪نٛٹ گژھان خراب تہٕ بیٚیہِ پَزِ نہٕ اَسہِ واٹَر پولیوٗٹ کَرُن کِہیٖنۍ آبَس منٛز پَزِ نہٕ اَسہِ گَنٛد ترٛاوٕنۍ کِہیٖنۍ کہِ واٹَر سۭتۍ تہِ چھِ گژھان مطلب اگر خراب ترٛیش چمو مطلب تمہِ سۭتۍ تہِ چھِ اَسہِ ہٮ۪لٕتھ پرابلِم گژھان مطلب ڈِہایڈریشن چھُ گژھان تمہِ سۭتۍ زیادٕ مطلب اِتھے پٲٹھۍ گژھِ اَسہِ اَسہِ پَزِ پَنُن ماحول صاف تھاوُن اَسہِ پَزِ مطلب ہایجیٖن ماحول تھاوُن پَنُن پَزِ نہٕ ژھۄٹھ ترٛاوٕنۍ ژھۄٹھ زالُن پَزِ نہٕ اَسہِ کِہیٖنۍ اَسہِ اِنوارمٮ۪نٛٹ پَنُن صاف تھاوُن واریاہ اَصٕل